ہٮ۪لو اَلسلامُ علیکُم جناب تُہۍ چھُوا کُلگام سَپوٹَر جِناب بہٕ چھُس مَنیجَر کٕلَب چھِ اَسہِ پَنُن حظ اَہَن حظ اۭں مےٚ ٲس یوٗنِفارَم ٲسۍ مےٚ ضوٚرَتھ سَر پنٛنِس کٕلبَس خٲطرٕ ٲسۍ مےٚ ضوٚرَتھ اَنڈَر نایِنٹیٖن تہٕ اَنڈَر سٮ۪وَنٹیٖن آ بَنیٛا اَہَن حظ تھوڑا بہت چھِ کَسٹٕمایِز کَرناوٕنۍ اۭں تُہۍ تھٲیِو کَہہ تہٕ کَہہ زٕتووُہ حظ گٔے زٕتووُہ کَہہ تھٲیِو تُہۍ یَتھ اَنڈَر سٮ۪وَنٹیٖن تہٕ کَہہ چھِ تھاوٕنۍ مےٚ اَنڈَر نایِنٹیٖن چلو سَر کیٛاہ مِٹیٖریَل کیٛاہ روزِ اَتھ پالِشٹَر ہہ چلو ٹھیٖک اَہَن حظ اۭں نہ ناو لیکھناوُن بٕتھِ بٕتھِ کَنہِ لیکھناوُن ناو سِٹارٕس اٮ۪لِگٮ۪ن سِٹارٕس لیکھناوُن بٕتھِ کَنہِ اَوا نمبر تھٲیزیو تُہۍ اَسہِ وَن پٮ۪ٹھٕ اَلیونَس تامَتھ اَوا وَن پٮ۪ٹھٕ اَلیونَس تامَتھ تہٕ یَتھ تھٲیزیو اَنڈَر تُہۍ تھٲیزیو وَن پٮ۪ٹھ اَلیونَس تامَتھ اَنڈَر نایِنٹیٖنَس تہٕ اَنڈَر نایِنٹیٖنَس تھٲیزیو تُہۍ وَن پٮ۪ٹھ اَلیونَس تام نمبَر چھا ٹھیٖک وَن پٮ۪ٹھ تھٲیزیو تُہۍ اَلیونَس تام نمبَر تَتھ تُہۍ

آ اَنڈَر سٮ۪وَنٹیٖنَس تھٲیزیو تُہۍ اَلیونہٕ پٮ۪ٹھ ٹُوَنٹی ٹوٗوَس تامَتھ نہ پٕلیرَن ہُنٛد ناو چھِنہٕ لیکھُن کیٚنہہ نمبرِنٛگ ٲس کَرٕنۍ تہٕ بیٚیہِ تھٲیزیو لوگو اَکھ کھٲلۍزیو حظ تُہۍ اَتھ اۭں نہ اَسہِ چھِ سٕپانسَر حظ المیٖران پِرٛنٹٲرٕز چھِ اَسہِ سٕپانسَر تہٕ اَمیُک لوگو کھٲلۍزیو تُہۍ سُہ کھٲلۍو تُہۍ ییٚتٮ۪ن رایِٹ شولڈَرَس نِش تھوڑا بہت ٹھیٖک چھا چَسٹَس نِش مان ژٕ نہ پَنُن لوگو چھُنہٕ تھاوُن کیٚنہہ یا اگر تھٲیوُس تہٕ بیٹ تہٕ بال تھٲیزیوس پٮ۪ٹھٕ کَنۍ اٮ۪لَن اٮ۪لِگینٕس پٮ۪ٹھٕ کٔنۍ تھٲیزیوس بیٹ تہٕ بال بنٲیِتھ آ بِلکُل اَدٕ ٹھیٖک چھُ پرٛایسہِ ہُنٛد تہِ کَرو أسۍ ییٚتی کَتھ چھا ٹھیٖک تیٚلہِ آدٕ سا آدٕ سا چلو سَر شُکریہ